یِم ہَسا ٹریٚکٹَرٕکۍ یِم قٕسم چھِ مہنٛدرا چھُ مِراج چھُ ہاے پاوَر چھ واریاہ واریاہ قٕسمٕکۍ آز یِم ٹریٚکٹَر چھِ آمٕتۍ یِم چھِ واریاہ واریاہ زیادٕ یِم بریٚنٛڈٕکۍ آمٕتۍ یِم ٹریٚکٹَر یِم اَسہِ یتھ مَنٛز لَکٕٹۍ ٹریٚکٹَر چھِ بٔڑۍ ٹریٚکٹَر چھِ بیٚیہِ میٖڈیَم سایزٕکۍ مان ژٕ دَرمیان سایزٕکۍ ٹریٚکٹَر چھِ یِوان یِم حٕظ چھِ واریاہ زیادٕ یوٗز مَطلَب مَدَدگار کیازِ کہِ یِم لۄکٕٹۍ ٹریٚکٹَر چھ تَتھ چھ ہیٚکان سُہ باغہٕ مِشیٖن باغَس مَنٛز ژٲنِتھ باغَس مَنٛز دَوا چھَڑکٲیِتھ کہِ تمہِ ٹریٚکٹَر لۄکٕٹۍ ٹریٚکٹَر سۭتۍ یہِ دَرمِیانُک ٹریٚکٹَر چھُ یہِ تہِ چھ ہیٚکان باغَس مَنٛز ژٲنِتھ یُس یہِ دَرمِیانُک ٹریٚکٹَر چھُ یہِ چھ ہیٚکان أسۍ زٔمیٖنَس پیٹھ اتھ سُہ اَلہٕ بٲنٛگیا ہِش لٲگِتھ پَتہٕ ہیٚکان پَکنٲیِتھ اَلہٕ بٲنٛگۍ مان ژٕ زٔمیٖن تُلنَس لاگان یُس اَسہِ یہِ بوٚڈ ٹریٚکٹَر چھُ مان ژٕ یہِ چھُ یہِ چھُ ہیٚکان سیرِ ویرِ مَکنٲیِتھ سیٚکھ باجَر واجَر تراونٲیِتھ تُلنٲیِتھ یِم حٕظ یہِ ٹریٚکٹَر چھِ یِم چھِ واریاہ زیادٕ مَدَد گار حالانٛکہِ یِم وۄنۍ باقیَو یِمو طریٖقو نِش